تۄہہِ وَنہو بہٕ پانٛژن مُلکن ہُنٛد ناو تَتھ منٛز چھُ یِوان اکھ گۄڈٕنیٚتھٕے ہنٛدُستان تَتھ چھِ وَنن اَنٛگریٖزی پٲٹھۍ اِنٛڈیا تہِ دویِم چھُ پاکِستان ترٛیٚیم چھُ سعودی عربیہ یور حجس چھِ گژھان سۄ چھےٚ واریاہ اَصٕل کنٹری تہٕ تریٚیِم چھُ چاینا تَتھ چھِ وَنان چیٖن تہٕ کٲشِر پٲٹھۍ أسۍ پوٗژِم چھُ تُرکی